اسلامُ علیکُم مےٚ چھُ ناو اربیٖنا بہٕ چھَس روزان شُپیَن مےٚ کَرِیے کیٚب آڈر تہٕ پونٛسہٕ ترٛاوے مےٚ ایٚڈوانسَس مَنٛز ژور ہَتھ تہٕ پانٛژٕ وَنٛزاہ رۄپیہِ فون پیے پیٚٹھٕ وۄنۍ پیٚیہِ مےٚ یہِ کیٚب کیٚنسٕل کَرٕنۍ تہِ کیٛازِ اَسہِ گُزریٚو ہمسایَن نَفَر تہٕ اَمہِ موٗجوٗب پیٚو مےٚ أہٕنٛدے گَرِ وۅنۍ رُکُن وۄنۍ چھَس بہٕ یژھان یِم پونٛسہٕ زٕ مےٚ ایٚڈوانسَس مَنٛز ترٛٲو ژور ہَتھ تہٕ پانٛژٕ وَنٛزاہ رۄپیہِ فون پیے پیٚٹھٕ تِم ترٛٲوِو واپَس میٛٲنِس ایٚکَونٹَس